اگر أسۍ کھیل کوٗدٕچ کَتھ کَرو گیمَن ہٕنٛز کَتھ کَرو اگر اِنسان آسہِ گیمہٕ گِنٛدان یا کھے اَصٕل پٲٹھۍ ہُہ یہِ سُہ چھِ روزان صحتیاب تہٕ تُنٛدرُستہٕ تٔمِس چھُنہٕ زانٛہہ ہَے تہِ کانٛہہ بٮ۪مارِ اِفٮ۪کٹ کَران یا کینٛہہ سُہ چھُ روزان بالکل صحتیاب تنٛدرُستہٕ تمۍ سٕنٛدٮ۪ن بٔتھِس پٮ۪ٹھ چھُ اَکھ رونق روزان سُہ چھِ خۄشحال زندگی گُزاران تِکیٛازِ اِنسان گژھِ نہٕ موبایل سٕے پٮ۪ٹھَے اَنٛدرَے وقت گُزارُن کینٛہہ اگر یِمَن سۭتۍ پنٛنٮ۪ن دوستَن سۭتۍ گیم گِنٛدِ کِرکَٹ گِنٛدِ چاہے والی بال گِنٛدِ فُٹ بال گِنٛدِ کیٛاہ گِنٛدِ تہٕ تِمَن سۭتۍ گِنٛدِ کۭژاہ قٕسمٕچ گیم چھُ اکھ چھُ صحت تہِ روزان ٹھیٖک مطلب مٮ۪نٹَل ہٮ۪لٕتھ تہِ چھُ روزان سٹیبٕل یا باقٕیَن چیٖزَن ہٕنٛز کَتھ کَرو سورُے کینٛہہ چھِ روزان بلکل ٹھیٖک اَکھ اِنسان چھِ اَکھ پازِٹِو لایف گُزاران اَکھ خۄشحٲلی ہٕنٛز زندگی گُزاران مےٚ باسان اَمہِ سۭتۍ چھُ اِنسان روزان صحتیاب تہِ تنٛدرُست تہِ سُہ اٮ۪کٹِو چھُ روزان اِنسان یِمو سۭتۍ